یِم پانٛژھ تٲریٖخ چھِ تِمو منٛز چھُ مےٚ گۄڈٕنیُک تٲریٖخ یاد ییٚمہِ دۄہ بہٕ زاوُس سُہ تٲریٖخ چھُ اکھ ترے زٕ ساس تہٕ زٕ دۄیِم تٲریٖخ چھُ مےٚ یاد ییٚمہِ دۄہ میون بوے زاو سُہ تٲریٖخ چھُ دہ ژور زٕ ساس تہٕ شیٚے ترٛیِم تٲریٖخ چھُ مےٚ یاد ییٚمہِ دۄہ مےٚ ٹُویلتھٕ پاس کوٚر سُہ تٲریٖخ چھُ زٕ ساس شُراہ تہٕ ژوٗرم تٲریٖخ چھُ مےٚ سُہ تٲریٖخ یاد ییٚمہِ دۄہ مےٚ ٹویلتھٕ پاس کوٚر سُہ چھُ زٕ ساس کُنوُہ تہٕ پوٗژِم تٲریٖخ چھُ مےٚ سُہ تٲریٖخ یاد ییٚمہِ دۄہ ورلڑٕ کَپَس اوس فاینَل فِیٖفا زٕ ساس تہٕ زٕ تووُہ یُس درمیان اوس ارجنٹینا تہٕ فرانس تہٕ سُہ زیوٗن ارجنٹیناہَن